ہیٚلو اَسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ آ أسۍ چھِ ییٚتی روزان تُہۍ کٕم چھِو

ٹھیٖک ییٚتہِ حظ ہیٚلو آ یِم منٛزٕ منٛزٕ ییٚتہِ حظ واریاہ اَصٕل یہِ واریاہ مطلب اَصٕل حِساب حظ چھُ ییٚتہِ منٛزٕ منٛزٕ چھُ اَصٕل یِوان ییٚتہِ بَہارُک یُس موسَم چھُ آسان سُہ چھُ آسان واریاہ مطلب ٹھیٖک شیہجار چھُ ییٚتہِ واریاہ زیادٕ آسان گرٕم وَرٕم چھُنہٕ ییٚتہِ زیادٕ گژھان ییٚتہِ کِہیٖنٛۍ اَلبتہٕ ییٚلہِ وَنٛدُک موسَم چھُ آسان وَنٛدَس منٛز حظ چھِ ییٚتہِ سردی آسان واریاہ زیادٕ اہَن حظ آ وَنٛدَس چھُ گژھان تھوڑا مُشکِلٕے نا وَنٛدَس چھُ یہِ زیادٕ یِم باقٕے چھِناہ یَتھ ڈِسٹرکَس منٛز باقٕے ایریا یِم چھِ یِم تِہٕنٛدِ کھۅتہٕ حظ چھِ سردی آسان واریاہ زیادٕ وَنٛدَس بیٚیہِ چھِ یِم وَنٛدَس آبُک مُشکِل گژھان آب چھُنہٕ زیادٕ آسان وَنٛدس کِہیٖنٛۍ آ آ بَہارَس چھُ واریاہ شِہُج بَہارَس چھُ مطلب سانہِ خٲطرٕ تہِ واریاہ اَصٕل یِم باقٕے تہِ چھِ یِمن یور چکرَس وَکرَس سَیاہ وَیاہ چھِ یِوان یا تُہۍ آوٕ ییٚکہِ تُہۍ ہیٚکِو اَصٕل پٲٹھۍ لُطُف تُلِتھ اَصٕل مَزٕ چھُ لَگان اَہَن حظ آ آ بِہارَس خٲطرٕ حظ چھُ واریاہ اَصٕل بَہارَس چھُ واریاہ مَزٕ بَہارَس چھِ یور یِوان ییٚتہِ کٔشیٖر ہِنٛدۍ تہِ یِوان یور چَکرَس باقٕے آوُٹ سایڈ جے اینٛڈ کے تہِ چھِ یِوان یور چَکرَس لُکھ بَہارَس چھُ واریاہ مَزٕ آسان یَتھ ایریاہَس ٹھیٖک اَدٕ حظ اَوا چلو بِہِو رۄبَس چلو بِہِو رۄبَس